وعلیکُم السلام وعلیکُم السلام جِناب اَہن حظ أسی چھِ ٹٔہ ٹٔرٕف اونَر جِناب آ بَنہِ حظ ٹٔرٕف حظ بَنہِ اَتھ چھِ لگان ساس رۄپیہِ حظ فیٖس اَتھ منٛز چھِ آسان میٹ ویٹ سونٕے اَہن حظ اۭں وِکَٹ سَٹَمپ وِٹَمپ چھِ آسان سانے تہٕ اَتھ چھِ لگان مگر ساس رۄپیہِ نَہ اَتھ چھِ اَتھ اَتھ بنٛنو اَتھ بنٛنو تۄہہِ واریاہ ٹرٛیک یا تِم بَنٛنو تۄہہِ فِرٛی تہِ ہٮ۪کونو تۄہہِ ٹرٛیک بٔنِتھ مگر تِم چھِنہٕ جٮ۪نوٮ۪ن ٹرٛیک آسان گِنٛدنہٕ خٲطرٕ تَتھ تَتھ پٮ۪ٹھ ہیٚکہِ اِنجِری تہِ ہیٚکہِ گٔژھِتھ اورٕ یورٕ بہٕ دِمو تۄہہِ بہٕ دِمو تۄہہِ یہِ مین ٹرٛیک تۄہہِ ییٚتہِ نَسَن نہٕ کانٛہہ ڈِسٹٔربَنسٕے گژھِ اَتہِ چھِ آسان مطلب واریاہ ٹرٛے ٹرٛیک چھِ آسان یَلہٕ اَتہِ چھِ آسان مگر ڈِسٹٔربنٕس اَتھ چھِ آسان مطلب ییٚمہِ سایڈٕ بالِنٛگ پٮ۪ٹھ بیٚکہِ سایڈٕ آسان بیٹِنٛگ پٮ۪ٹھ سٲری آسان یِکوَٹَے گِنٛدان تۄہہِ دِمو أسۍ مین ٹرٛے تۄہہِ چھُو تۄہہِ چھُو گِنٛدمُت اورٕ یورٕ منٛزباگ ٹرٛیکَن پٮ۪ٹھ ییٚتہِ نہٕ ییٚتہِ نَسَن ڈِسٹٔربٮ۪نٕس چھِ آسان تَپٲرۍ ہیٚکہِ یِم یِم مَسلہٕ ہٮ۪کَن تپٲرۍ گٔژھِتھ مگر تۄہہِ دِمو أسۍ مین ٹرٛیک تَتہِ نَہ گژھِ نہٕ تَتہِ نَسَن گژھِ نہٕ کانٛہہ ڈِسٹٔربَنسٕے تَتھ چھِ أسۍ تَتھ چھِ أسۍ روزان زِموار پانَے بہٕ چھِ سو بہٕ چھِ سو تۄہہِ یِہوٚے کَتھ وَنان تَم تِم ہٮ۪کَن گٔژھِتھ یِمَن لوکَل ٹرٛیکن پٮ۪ٹھ مگر تۄہہِ دِمو أسۍ مین ٹرٛیک تَتہِ نَسَن گژھِ نہٕ کانٛہہ ڈِسٹٔربَنس سُہ روزو تۄہہِ پھُل ایرِیا روزیو تۄہہِ سُہ یَلَے گِنٛدنہٕ خٲطرٕ آ تُہٕنٛدۍ خٲطرٕ حظ ہٮ۪کو أسۍ سُہ یَلہٕ ترٛٲوِتھ تُہۍ ؤنِو اَسہِ ٹیٖمُک ناو کیٛاہ چھُ تہٕ أسۍ تھاوَو تَمۍ حساب تہِ حظ اچھا ٹھیٖک بیٚیہِ کِس ٹیٖمَس کیٛاہ چھُ اَپوزِٹ ٹیٖمَس ناو اچھا ٹھیٖک یہِ تھاوا بہٕ تیٚلہِ یہِ کَرا بہٕ تیٚلہِ کَنفٲرٕم تُہُنٛد یہِ تُہۍ ہیٚکِو یِتھ صُبحٲے نَو ساڑٕ نَو ہیٚکِو تُہۍ یِتھ تُہۍ ہیٚکِو آرام سان پَتہٕ آ آ دَہ دَہ بَجے چھُ ٹھیٖک آ یہِ یہِ ڈیٹ ہٮ۪کو تھاوَ بہٕ فِکٕس تیٚلہِ حالانٛکہِ تۄہہِ تۄہہِ آسیو پَتہ مطلب اَتہِ چھِ اورٕ یورٕ یِوان واریاہ ٹیٖم چھِ اَتہِ اور یِوان یہِ چھُ پٮ۪وان اِسلیے ہَفتہٕ برٛونٛٹھٕے پٮ۪وان بُک کَرُن ٹٔرٕف اَتہِ چھِ آسان دۄہَس مطلب زٕ زٕ میچ ترٛےٚ ترٛےٚ میچ تہِ گژھان تَمۍ حِساب ڈِسٹٔربَنسہِ موٗجوٗب چھُسو بہٕ تۄہہِ ونان تہٕ یہِ کَروٕ أسۍ تیٚلہِ فِکٕس اَہن حظ آ چلو ٹھیٖک حظ چھُ اٮ۪ڈوانٕس اٮ۪ڈوانٕس چھُنہٕ ضروٗری کیٚنٛہہ تہٕ البَتہ مطلب کَنفٲرٕم کَرُن کَنفٲرٕمہٕ کَنفَرمیشَن چھِ ضٔروٗری تُہۍ کٔرۍزیو اَسہِ کالہٕ فون تَمۍ تَمی وِزِ چھُ تۄہہِ پیمٮ۪نٛٹ کٔرِو تُہۍ تَمی وِز اَہن حظ آ

بہٕ چھُسو بہٕ چھُسو نَہ تۄہہِ سوے کَتھ ونان تۄہہِ دِمو أسۍ مین ٹرٛیکَس پٮ۪ٹھ دِمو تۄہہِ أسۍ یُس جٮ۪نوَن ٹرٛیک چھُ تَتہِ نَسَن چھِنہٕ اَسہِ ڈِسٹٔربَنس آسان سُہ چھِ اَسہِ الگ ایرِیا اَکھ ژٔٹِتھ تَتہِ نَسَن چھِنہٕ کانٛہہ ڈِسٹٔربَنس آسان کِہیٖنۍ اَہن حظ آ باقٕے باقٕے یِم ٹرٛیک تۄہہِ مِلنو تَتھ منٛز آسہِ ڈِسٹٔربَنس تِم چھِ آسان سٲری اورٕ یورٕ گِنٛدان تَتہِ نَسَن چھِ اَسہِ ڈِسٹٔربَنس چہ چلو السلام علیکُم